آ سَلام علیکُم سامیٖن حضرات اَز ونہٕ بہٕ تۄہہِ آ اَتھ بارَس منٛز کہِ لُکَن ہٕنٛدٮ۪ن ٲسن منٛز کَمہِ سُہ چھُ آب یِوان سُہ گوٚو گاڈٕ گاڈٕ ہَسا یِم چھےٚ یِم ہَسا چھِ ہَر کُنہِ شیپہٕ تہٕ بیٚیہِ سایزِ مُطٲبِق یِوان تہٕ یِم ہَسا چھِ ہر کانٛہہ دُنیاہَس منٛز ہَسا چھِ ہر کانٛہہ اِنسان پرٛٮ۪تھ کانٛہہ اِنسان یِمَن پَسنٛد کَران بہٕ ہَسا کَرناوو تُہۍ تعارُف کِیہنٛۍ یِم خاص گاڈٕ چھےٚ یِم زیادٕ تَر لُکھ چھِ یِمَن زیادٕ لُکھ پَسنٛد چھِ کَران اَتھ منٛز ہَسا چھِ گۄڈنِکِس نمبرَس پٮ۪ٹھ یِوان سلمان یہِ ہسا چھِ یِوان ماننہٕ زَن تہِ یہِ چھُ کانٛہہ ہستی سوٗپر سِٹار گاڈٕ ہِٕنٛدِس دُنیاہَس منٛز اَتھ ہسا یہِ ہسا چھِ یِوان ماننہٕ کیٛاہ کَتھ منٛز یُس تُہۍ اَمیُک ٹیسٹ گژھان بیٚیہِ ہسا چھِ ہٮ۪کان أسۍ یہِ تَیار کٔرِتھ واریاہو طریٖقو أسۍ ہیکون یہِ گرِل کٔرِتھ أسۍ ہیکون یہِ آ تنٛدوٗرَس منٛز بَنٲوِتھ أسۍ ہیکو یہِ واریاہ قٕسمو آ واریاہ طریٖقو تَیار کٔرِتھ اِنسان یہِ ہَسا چھُ یِوان لَبنہٕ یِوان کہِ ہر کانٛہہ اِنسان چھُ پرٛتھ کانٛہہ اِنسان چھُ اَتھ پَسنٛد کَران تہٕ بیٛاکھ اَکھ مشہوٗر گاڈ ہَسا چھِ ٹیوٗونا فِنٛگ فِش تہٕ اَتھ ہَسا چھِ الگٕے مَزٕ تہٕ اَلگٕے مَزٕ تہِ اَتھ چھِ بیٚیہِ الگٕے حِساب کِتاب آ اَتھ ہَسا چھُ تۄہہِ ٲسٮ۪و کھیوٚومُت کانٛہہ رول کانٛہہ ڈِش چھِ یِوان تَمہِ حِساب فار ایٚگزامپُل کِنہٕ یہِ چھُ سوٗشی رول یہِ ہَسا چھُ آسان اَمی ٹوٗنا فِش ہُنٛد بَنیٛومُت اَتھ چھُ بَڈٕ مَزٕ آسان اَمہِ پَتہٕ ہَسا چھِ یِوان بیٛاکھ اَکھ گاڈ تَتھ چھِ وَنان کاڈ یہِ ہسا چھِ اکھ بیٚیہِ قٕسمک گاڈ یہِ چھُ یِوان زیادٕ تر چِپٕسہٕ خٲطرٕ اِستعمال کَرنہٕ اَتھ ہسا چھُ ٹھی درمیِٲنی ٹیسٹہٕ تہٕ یُتھُے وۅنۍ أسۍ یہِ تَلان وَلان چھِ تَمہِ سۭتۍ چھُ اَتھ گژھان واریاہ زیادٕ اَمیُک ٹیسٹ چھُ گژھان بَڈٕ مَزٕدار تہٕ تَمہِ پَتہٕ چھِ بیٛاکھ اَکھ یِوان آ گاڈ تَتھ چھِ وَنان یُس صاف آبَس منٛز چھِ یِوان لَبنہٕ یتھ ٹھیٖک ٹھاکھ فُلیوَر چھُ آسان مَزٕدار چھُ آسان تَتھ چھُ ناو ٹرٛاوُٹ فِش ٹرٛاوُٹ یہِ چھِ ہیٚکان أس گرِٛل کٔرِتھ کٔنزِتھ بُزِتھ آ واریاہ لُکھ ہَسا چھِ کَران کٲم یہِ پَسٛد کَران یہِ ٹرٛاٹ فِش بیٛاکھ اَکھ گاڈ چھِ دُنیاہَس منٛز چھِ لَبنہٕ یِوان بَڈٕ مشہوٗر چھِ سۄ تہِ ماہی ماہی یَتھ أسۍ وَنان چھِ ڈالفِن فِش تہِ یہِ ہَسا چھِ بَڈٕ مٔدٕر آسان بیٚیہِ چھِ آسان ٹھی درمیٲنی لُکھ ہَسا چھِ بَڈٕ پَسٛد کَران یہِ گرٛل کَرُن تہٕ تَمہِ پَتہٕ چھِ بیٛاکھ اَکھ گاڈ یِوان یُس آبَس منٛز چھِ آسان تَتھ چھِ وَنان أسۍ کیٹ فِش تہٕ یہِ ہَسا چھِ زیادٕ تَر لَبنہٕ یِوان کَتہِ یونایٹِڈ سٹیٹ امرِیکاہَس منٛز تہٕ یِم ہَسا چھِ واریاہ یِم طَبقٕچ ہَسا چھِ کٲم کَران یِم ہَسا چھِ یِم کرٛسپی بَناوان تَلان تِم چھِ اَتھ کَران برابر سُہ برٛاوُن کَلَر بَناوان آ یُس بَڈٕ مَزٕدار چھُ آسان تہٕ تَمہِ پَتہٕ چھِ بیٛاکھ واریاہ قٕسمٕچہِ گاڈ چھِ تَمہِ باوجوٗد چھِ واریاہ قٕسمٕچ گاڈٕ یِوان تَتھ منٛز چھِ یِوان اَکھ میکرل یَتھ بَڈٕ تیز مَزٕ چھُ آسان یۄس واریاہَن ڈِشَن مَنٛز چھِ یِوان لَبنہٕ اَمہِ تَمہِ باوجوٗد چھُ ساڈینٮ۪س یِم چھِ آسان لۅکچہِ لۅکچہِ گاڈٕ یِم چھِ یِوان کینَن منٛز پیک کَرنہٕ تہٕ تَمہِ باوجوٗد چھِ ہیلہِ بَٹ بیٛاکھ اَکھ گاڈ یَتھ أسۍ بٔڈۍ گاڈ چھِ آسان مگر آسان ٹھیٖک ٹھاکھ فُلیور تہٕ اَتھ تہِ چھِ یہِ تہِ چھِ یِوان واریاہ قٕسمو تَیار کَرنہٕ بیٛاکھ اَکھ گاڈ یۄس بَڈٕ مشہوٗر چھِ آ دُنیاہَس منٛز تَتھ چھِ وَنان تِلاپیا یہِ چھُ آسان اَتھ چھُ آسان سفید ماز تہٕ بیٚیہِ چھُ آسان اَتھ مَزٕ ٹھیٖک ٹھاکھ أسۍ ہٮ۪کہون یہِ واریاہو طٔریٖقو تیار کٔرِتھ واریاہ ڈِش ہیٚکو أسۍ اَمہِ تھرٛوٗ بَنٲوِِتھ

تہٕ یہِ ہَسا چھِ واریاہ بَڈٕ اگر أسۍ کانٛہہ گیدرِنٛگ چھِ آسان سۄ چھِ یہِ بَڈٕ مَزٕدار بَناوان